مےٚ ہَسا کٔر فون آرڈَر اَتھ نَہ حظ چھُ ناو ایم آے الیوَن لایٹ یہِ ہَسا کوٚر مےٚ اؠمزان پؠٹھ آرڈَر یہِ حظ چھُ نیران شٮ۪توُہ ساس نَو شَتھ تہٕ نَمنَمَتھ اَتھ حظ چھِ یہِ ہَسا گوٚو لانچ ہَسا گوٚو یہِ کُنتٕرٕہ مارٕچ زٕ ساس تہٕ اَکوُہ یہِ ہَسا چھُ فایِو جی فون یہِ ہَسا چھُ ڈِوَل سِم بیٚیہِ ہَسا چھُ اَتھ ایمولڈ ڈِسپٕلے چھُ اَتھ بیٚیہِ ہَسا چھُ اَتھ سایز ہَسا چھُ اَتھ شاینَنگ ہَسا چھُ یہِ بیٚیہِ حظ چھُ اَتھ اَکھ فیسَلٹی اورِ یِوان یَتھ ہَسا چھُ گوریلا گِلاس یِوان بیٚیہِ حظ چھُ اتھ اؠنٛڈرِ یہِ ہَسا چھُ بیٚیہِ اینڈرایڈ الیوَن بیٚیہِ چھُ یہِ ژور اکھ تہٕ اَٹھووُہ جی بی چھِ اَتھ ریم بیٚیہِ چھِ اَتھ یہِ حظ یہِ کیمرا ہَسا چھُ اَتھ ژُہٲٹھ میگا پِکسَل ویٖڈیو تہِ ہَسا چھُ اَتھ فور کے کالٹی وۄتھان بَڑٕ بہتریٖن ویٖڈیو چھُ اَتھ وۄتھان ییٚمہِ سۭتۍ بہٕ واریاہ ویٖڈیو چھُس ہؠکان تُلِتھ بیٚیہِ حظ چھُ یِوان ڈول سپیٖکَر یَتھ واریاہ فٲیدٕ چھُ یِوان ڈول سپیٖکرَس بیٚیہِ حظ چھُ اَتھ یِوان سایڈَس فِنٛگَر پرٛنٛٹ یَپٲرۍ ہَسا چھُ لاک بَٹُن مٕژراوان چھِ تَپٲری چھُ اَتھ یِوان فِنٛگَر پرٛنٛٹ تہِ بیٚیہِ حظ چھُ اَتھ یِوان پانٛژتٲجی چھِ اتھ ایم ایڈ واش بیٹری چھِ اَتھ یِوان ترٛےٚ واٹ چارجَر چھُ اَتھ یِوان مےٚ ہَسا باسیو یہِ بَڑٕ بہتریٖن فون یہِ بیٚیہِ ہَسا چھُ یہِ واریاہ ہلکہٕ تہِ چھُ یہِ بیٚیہِ ہَسا چھُ اَتھ واریاہ فیسَلٹی تہِ چھِ اَتھ یِوان باقٕے وَسَلام